بانڈی پوراہَس منٛز چھِ واریاہ نِوٕز چَنلہٕ یِمو منٛز یِم اَسہِ واریاہ اِنفار مطلب واریاہ خَبَر چھِ دِوان خَبَردار تھاوان اَسہِ لوٗکَن کہِ کَتھ ڈِسٹرٛکَس منٛز کیٛاہ چھِ گژھان کَتھ رے یَتھ رِیاستَس مَنٛز کیٛاہ چھِ گژھان کَتھ ضِلَس مَنٛز کیٛاہ چھِ گژھان تہٕ پرٛٮ۪تھ کانٛہہ اِنسان چھُ روزان خبردار ییٚتہِ چھِ واریاہ قٕسمٕکۍ یِم اَخبار مِلان ییٚتہِ چھِ بانڈی پورہ ٹایمٕز اَخبار سُہ نیران بانڈی پورہ ٹایمٕز تَتھ منٛز چھِ بَنٛڈپوٗرِچ تَمام خبر آسان کہِ کَتھ جایہِ کیٛاہ گوٚو کَتھ جایہِ چھِ کیٛاہ گژھن وول چھِ تہٕ کَتھ جایہِ کیٛاہ پرٛوگرام چھِ گَژھن وول بیٚیہِ چھِ ییٚتہِ ٹی وی یَس پٮ۪ٹھ آسان دوٗر دَرشَن تَتھ منٛز چھِ بَنٛڈپورِچ خَبَر وَنان بیٚیہِ چھُ سوشَل میٖڈیا اِنٹَرنٮ۪ٹَس پٮ۪ٹھ چھِ آز سارنی پَنُن پَنُن فیس بُک ایکاوُنٛٹ اِنَسٹاگرٛام ایکاوُنٛٹ تَتھ پٮ۪ٹھ چھِ تِم ترٛاوان کَتھ جایہِ کیٛاہ گوٚو سُہ چھِ پَنُن پوسٹ ترٛاوان تہٕ تَتھ پٮ۪ٹھ چھِ لَگان سورٕے پاے کہِ کَتھ جایہِ کیٛاہ چھِ گژھان تہٕ کَتھ جایہِ کیٛاہ گوٚو تہٕ اِنسان چھُ آز پرٛٮ۪تھ کُنہِ چیٖزٕ سۭتۍ خبردار خبرو سۭتۍ چھِ روزان اِنسان خبردار